ہیٚلو اسلامُ علیکُم اَہَن حَظ آ بہٕ چھَس ظایرا تُہۍ کٕم حَظ چھُو کٔتھ کَران اَہَن حَظ آ بہٕ چھُس دٔسِلۍ کٲم کَران فرمٲیتو تُہۍ کَم چھُو تہٕ حضرات بہٕ کِتھٕ کٔنۍ ہیٚکہٕ تُہٕنٛز مدد کٔرِتھ تُہۍ کٔرۍزیٚو مےٚ پیٚہِ یاد کہِ بہٕ کوٚت آیوس کٲم کَرنہِ

بِلکُل حَظ بِلکُل بِلکُل حَظ تُہۍ بوٗزِو گۄڈٕ میٛٲنۍ یورٕچ کَتھ أسۍ حَظ چھِ تَمے حِساب کٲم کَران ییٚمہِ حِسابہٕ تُہُنٛد اِنجیٖنر بُتھِِ نَقشہِ چھُ دِوان تَمہِ علاوٕ تُہۍ چھُو تَتٮ۪ن آسان پانہٕ موٗجوٗد یہِ تُہۍ أسۍ ہاوان چھُو کُنہِ شایہِ کینٛہہ بَدلاوٕنۍ تَتھ اِنجیٖنرِنٛگ نَقشَس انٛدر تہٕ سُہ چیٖز تہِ چھُ أسۍ تَمے حِساب کَران لہٰذا مےٚ چھُ یہِ گۄڈٕ مولوٗم کَرُن تُہۍ ٲسوا تَتٮ۪ن اَسہِ سۭتۍ موٗجوٗد یِتھُے اَسہِ یہِ کاونٛٹر ترٛوو یا یۄس یۄس سیٖمَٹ یا سٮ۪کھ کٲم کٔر تَتٮ۪ن بِلکُل حَظ وۄنۍ ؤنۍتو مےٚ تُہۍ وۄنۍ کیٚاہ مسٲیِل چھِ اَتٮ۪ٮن یِم مےٚ شیرٕنۍ چھِ بہٕ حَظ کَرٕ سٲری کٲم چوٗنٛکہِ مےٚ چھِ اَمِکۍ پونٛسہٕ نِمٕتۍ مےٚ چھُ اَکھ اَکھ رقم نِمُت تہٕ یہِ چھِ میٛٲنۍ ذِمہٕ وٲری بَنان تہٕ تُہۍ ؤنِو مےٚ کتٮ۪ن کیٛاہ چھُ شیرُن تہٕ بہٕ دِمہٕ نہٕ تۄہہِ آینٛدٕ شِکایتُک کٕہٕنۍ تہِ موقعہٕ اَہَن حَظ آ یہِ چھِ غلطی میٛانٮ۪ن نفرَن گٔمٕتۍ مےٚ ٲسۍ اَتٮ۪ن تھٲومٕتۍ پَنٕنۍ بدَل نَفر لٲگِتھ تہٕ بہٕ اوسُس پانہٕ بیٚیِس شایہِ تہِ کامہِ نظر گوٚمُت دِنہِ تہٕ یہِ حَظ چھُ وۄنۍ یہِ ژٹہٕ بہٕ تِمنٕے نَفرَن یِم پونٛسہٕ تہٕ مگر تۄہہِ دِمہو نہٕ بہٕ کٕہٕنۍ تہِ پریشٲنی ہُنٛد سامنہٕ کَرنہٕ نہَ حَظ نہَ پونٛسہٕ کِتھٕ کٔنۍ ہٮ۪کہٕ بہٕ واپس دِتھ تۄہہِ رقم ہیکہٕ نہٕ بہٕ واپس دِتھ کینٛہہ کیٛازِکہِ مےٚ چھُ نَیہِ سرٕ کَرُن مےٚ چھُ پنہٕ نٮ۪ن موٚزوٗرن تہِ اَمہِ منٛزٕ رقم ژٹُن تہٕ مگر ییٚتٮ۪ن ییٚتٮ۪ن تۄہہِ کیٚنٛہہ خرٲبی چھِ تتٮ۪ن حظ ہیٚکہٕ بہٕ تۄہہِ سُہ بِلکُل ٹھیٖک دِتھ کٔرِتھ ییٖتِس کالَس نہٕ تُہۍ تَمہِ سۭتۍ دِل خۄش کَرِ ییٖتِس کالس نہٕ تۄہہِ سۄ کٲم پَسنٛد یِیہِ تیٖتِس کالَس حَظ آ روز بہٕ تۄہہِ یہِ دٔستیاب وۄنۍ حَظ چھِ میٛٲنۍ تیٚلہِ اَکھ گُزٲرِش بہٕ حَظ وسہٕ پگاہ پنٕنۍ نفر ہٮ۪تھ اوٚتُے تہٕ بہِٕ دِمہٕ اَتٮ۪ن نظر جاے کۭژاہ چھِ دٔستِیاب تہٕ آ مِٹیٖریل کوٗتاہ چھُ امیُک سامان کوٗتاہ چھُ پُٹاوُن بہٕ کَرٕ پَتہٕ تَمی حِسابہٕ کَرو أسۍ باقٕے أتی کَتھ اَدٕ حَظ شُکریہ